اِنسٹاگرٛامَس پٮ۪ٹھ چھُس بہٕ فالوٗ کَران یاصِر مُشتاق یُس زَن بَڈٕ سنسیٚشنَل فوٹوٗگرٛافَر چھُ تَمہِ بغٲر چھُس بہٕ اِماد کِلِکٕس فالوٗ کَران تَمہِ بغٲر چھُس بہٕ اٮ۪کٕس اٮ۪پ رچَر فالوٗ کَران تہٕ تَمہِ بغٲر چھُس بہٕ کَشمیٖر تھرٛوٗ مے لینٕس فالوٗ کَران یِم بَڈٕ بہتریٖن فوٹوٗگرٛافی کَران چھِ تَمہِ بغٲر چھُس بہٕ وَرُن ادِتیا یُس زَن وایلڈٕ لایف فوٹوٗگرافَر سارِوٕے کھۄتہٕ بہتریٖن فوٹوٗگرٛافَر چھُ تِمن فالوٗ کَران